چیٖز اوس یہِ ٹھیٖک اَتھ مَنٛز اوس نہٕ تیوٗت مَسلہٕ

کالٹی تہِ ٲسۍ اتھ اَصل تہٕ سَستہٕ تہِ پیٚیا مےٚ یہِ چیٖز تمہ دۄہَن آیے مےٚ یہِ واریاہ پَسَنٛد کیاز کالٹی ٲسٕس واریاہ اَصل تہٕ بیٚیہِ اوس یہِ سَستے درٛۄگ تہِ پیٚو نہٕ مےٚ یہِ ماکٹَس مَنٛز اوس امہ کھۄتہٕ درۄگ مِلان تہِ چھِ حقیقَت تَپٲر آو یہِ مےٚ واریاہ پَسَند تَپٲر ٲسۍ نہٕ اتھ کانٛہہ دِکَت کانٛہہ خۄشکٮ۪تھ تُج نہٕ امہ مےٚ کینٛہہ

اتھ اوس مےٚ شو وو اوس نہٕ اتھ چیٖزَس خاص کِہِیٖنۍ مےٚ اوس باسان یُہے لوکلٕے ہُتہِ ٲسۍ اتھ پیکیجِنٛگ یہِ اوس باسان یُہے نہَ زَن تہِ چھُ مُفتٕے زَن تہِ چھُ مَطلَب یہِ کُنہِ کَمپٔنی زَن چھُ ہُتہِ ژوٗرِ اوٚنمُت یہِ چیٖز ژوٗرٕ یہے لیٚتھِتھ مٔتھِتھ اتھ اوس نہَ اتھ اوس نہِ شاید سیٚزرَ پیکیجِنٛگ پٮ۪ٹھ باسیو مےٚ یہِ زیاد خَراب پیکیجِنٛگ ٲسۍ اتھ بِلکُل گٹیا پیکیجِنٛگ تہٕ کانٹِٹی تہِ ٲسۍ کَم کانٹِٹی تہِ ٲسِس نہٕ زیادٕ کینٛہہ تہٕ کیٛاہ چھِ آسان بیٚیہِ گوٚو اتھ ڈِلے واریاہ اَتھ لوٚگ واریاہ ٹایم واتنَس اتھ اوس گَژھان واتنس منٛز ڈِلے گَرا کینسٕل گَرا کیَتھام تَوے موٗجوب آیہِ مےٚ اَتھ مَنٛز فَترَتھٕے